مےٚ سون شال مِنٛترٛا مِنٛترٛا پٮ۪ٹھ کوٚر مےٚ سُہ آرڈر مگر مےٚ ییٚلہِ مےٚ وُچھ سُہ اوس میٚٹیٖریَل تہِ وارِیاہ اَصٕل سُہ اوس وارِیاہ خوٗبصوٗرت سُہ سُہ کوٚر مےٚ یوٗز تہِ کوٚر مےٚ وارِیاہَے پھرِ مگر سُہ درٛاو وارِیاہ اَصٕل سُہ درٛاو وارِیاہ اَصٕل درٛاو سُہ مِیٚٹیٖریَل کیٛازِکہِ اَسہِ چھِ مِنٛترا پٮ۪ٹھ کَران تہِ یہِ آنلایَن شاپِنٛگ چھِ کَران سُہ وارِیاہ اَصٕل چھِ یِوان تَتہِ پٮ۪ٹھ کیٛازکہِ سُہ چھِ أسۍ یوٗز کَران وارِیاہو طٔریٖقو أسۍ چھِ مطلب کُنہِ شایہِ فَنٛگشَن پٮ۪ٹھ چھِ گژھان بہٕ ہٮ۪کہٕ سُہ آرام سان یوٗز کٔرِتھ کیٛازِکہِ سُہ چھُ وارِیاہ اَصٕل مِٹیٖریَل تَمِچ یہِ لُکِنٛگ تہِ سُہ چھِ وارِیاہ بیوٹِفُل ٲس سَہ وارِیاہ خۄش گٔے مےٚ سَہ بہٕ چھَس یَژھان بہٕ کَرٕ ہاونہِ بیٚیہِ تہِ مگر یہِ یہِ بیٚیہِ تہِ ٲس مےٚ کَرنہِ کیٚنٛہہ چیٖز آنلایَن آنلایَن مگر سُہ درٛاو یُس مےٚ شال چھُ آنلایَن کوٚرمُت سُہ درٛاو مےٚ وارِیاہ اَصٕل کیٛازکہِ سُہ چھُ اَسہِ فَنٛگشَنن پٮ۪ٹھ چھِ یوٗز گَژھان کُن آسہِ گَژھُن سُہ چھُ مےٚ وارِیاہ وارِیاہ اَصٕل چھُ سُہ یہِ میٚٹیٖریَل تہِ باسیو مےٚ سُہ وارِیاہ اَصٕل